أسۍ چھِ پَنٕنۍ یِم تہِ مَطلَب ایز پالتو جانوَر چھِ گاو چھِ دانٛد چھُ یا کَچ چھِ یا پھر گَبہِ چھِ تِم چھِ أسۍ مطلب کِتھ پٲٹھۍ چھِ أسۍ مَطلَب تِم یوٗز کَران گایہِ سۭتۍ یِم چھِ اَسہِ تَتھ چھِ سُہ چھِ اَسہِ مَطلَب دۄد دِوان یُس أسۍ مَطلَب کَنان چھِ گَرِ پَتہٕ گَرِ یِمَن نہٕ گاو واو آسہِ مَطلَب کِہیٖنۍ بیٚیہِ چھِ اَسہِ کۄکٕر کۄکَر تہِ چھِ أسۍ مَطلَب تَمَن ہِنٛز تِم چھِ کَران بریٖڈِنٛگ تہِ تِم تمہِ سۭتۍ تہِ چھِ أسۍ بیٚنِفِٹ کَران کیازِ تم چھِ أسۍ کِنان تِمو سۭتۍ تہِ چھِ أسۍ ریٚوِنیٚو حٲصل کَران تہٕ تمَن ہِنٛدۍ ٹھوٗل چھِ أسۍ تِم تہٕ چھِ أسۍ مَطلَب کَران کیاہ چھِ اتھ تم تہٕ چھِ أسۍ کٕنان تمہ سۭتۍ تہِ چھِ اَسہِ فٲیِدٕ مِلان یِم کیاہ چھِ وَنان کٔٹ چھِ سُہ چھِ مَطلَب لَگان قۄربانَس تہٕ لَگان سُہ چھِ دۄد چَن مَطلَب گَرِ لاگتھ تہِ بیٚیہِ چھُ سُہ مَطلَب کٕننہٕ تہٕ یِوان یُس سُہ گٔب چھِ سُہ چھِ سُہ لَگان اَسہِ مَطلَب پَلَو وَلَو بَنانَن بیٚیہِ کٕننَس مَنٛز تہِ سُہ چھِ مَطلَب واریاہ درۄگ اَسہِ مَطلَب سُہ گَژھان تِتھے پٲٹھۍ چھِ اَسہِ مَطلَب پَنُن یہِ ریٚوِنیٚو مَطلَب تمو چیٖزو پٮ۪ٹھ مَطلَب کَڑان أسۍ تہِ اَسہِ چھُ واریاہ بیٚنِفِٹ مِلان